سانٮ۪ن روٗلَر ایریا ہَن منٛز چھِ گیم واریاہ زیادٕ أسۍ یورٕ گِنٛدان خاص کَر کِرکَٹ چھِ أسۍ گِنٛدان واریاہ چھِ تِم تہِ یِم نہٕ گِنٛدان چھِ کِہیٖنۍ یِم گیمو مُلوث چھِ گژھان سٕٹرٛسَس منٛز ایٚنزایٹی منٛز واریاہ حتیٰ کہِ أسۍ تہِ ٲسۍ واریاہ گٔمٕتۍ سٕٹرٛس ایٚنزایٹی منٛز ٲسۍ واریاہ أسۍ تہِ گٔمٕتۍ مبتلا مگر کہِ روٗلَر ایریا ہَن منٛز گیم گِندنہٕ سۭتۍ چھُ واریاہ زیادٕ دٮ۪ماغ رِفرٛٮ۪ش گژھان یہِ چھِ اکثر پرٛابلِم سانٮ۪ن روٗلَر ایریا ہن منٛز لُکھ چھِ گٔمٕتۍ تہِ سٹرٛس ڈِپرٛیٚشَنُک شکار یَتھ منٛز کہِ واریاہ مطلب أسۍ گِنٛدان چھِ سٹرٛس پَنُن چھِ رِلیٖف کَران یہِ چھُ واریاہ معنی تھَوان روٗلَر ایریا ہَن منٛز گِنٛدُن فُٹ بال چھِ گِندان أڑۍ والی بال چھِ گِنٛدان کِرٛکٹ چھِ گنٛدان بیٹ بال چھِ گِنٛدان واریاہَن واریاہ کَبٔڈی چھِ گِنٛدان واریاہ زیادٕ سٹرٛس چھُ اَمہِ سۭتۍ اَسہِ رِلیٖف گژھان